السلام علیکم ورحمتہ اللہ وبرکاتہ یُس بہٕ پَنٕنہِ زنٛدگی منٛز کیریر چھُس ہیوان بَناوُن سُہ گوٚو یَتھ منٛز بہٕ ہیوان چھُس پَنُن کیریر بَناوُن یِنہٕ وٲلَس وقتَس منٛز سُہ گوٚو فٹ بال فٹ بال گیمہِ منٛز مےٚ چھِ فٹ بال تیٖژَہ پسنٛد ییٖژَہ نہٕ کٲنٛسہِ آسہِ بہٕ چھُس ہر ساتہٕ یہِ وُچھان تہِ یہِ سمجھان تہِ تہٕ بہٕ چھُ ہَر ساتہٕ امہِ اَتھ منٛز واریاہ محنت کران بہٕ چھُس لگ بگ صبٮحن شیٚیہِ بَجہِ وۄتھان تہٕ کران رَنِگ اَتھ خٲطرٕ جاگِنگ کران اٮ۪کزرسَیز مےٚ چھُ فٹ بال اِنٛڑیا ہس ہِنٛدُستانَس خٲطرٕ گِندُن یُس ہِندُستانس آفشل ٹیٖم چھُ مےٚ چھُ انگ انگلینڈٕچ پریمیر لیگ ساروی کھۄتہٕ پسنٛد تہٕ بیٚیہِ چھُ مےٚ یُس میوٚن مےٚ فیورِٹ ٹیٖم چھُ سُہ چھُ پُرتَگال فٹ بال چھِ میانہِ زنٛدگی منٛز واریاہ اَثرات تراوان مےٚ حظ چھُ بَناوُن پَنُن کیریر أتھۍ منٛز بہٕ چھُس اَتھ خٲطرٕ واریاہ محنت کَران تہٕ اَمہِ خٲطرٕ چھُس بہٕ جی جان کے لَڑان بہٕ چھُس ہَر ساتہٕ یہِ وُچھان تہِ کِتھ پٲٹھۍ کیاہ چھُ پیوان اَتھ منٛز کَرُن کِتھ پٲٹھۍ کیاہ چھُ گنٛدُن یُس مےٚ پنُن زنٛدگی ہُند مقصد چھُ سُہ چھُ مےٚ یِہوے فٹ بال